وعلیکُم سلام آ أسۍ حظ چھِ پُلوامہِ پٮ۪ٹھٕے حظ اَچھا اَچھا ٹھیٖک تُہۍ کَتہِ پٮ۪ٹھ چھُو تُہۍ تہِ چھُو پُلوامہِ پٮ۪ٹھٕے حظ اَدٕ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ ؤنِو حظ کیٛاہ چھُ تیٚلہِ اَچھا

اَدٕ کٔژ فٮ۪رن چھِ فٮ۪رن کٔژ چھِ

مِشی اَچھا اَتھٕ تِلے چھُ لاگُن تِمَن نا بیٚیہِ کَتھ بیٚیہِ کَتھ شالَس تہِ چھِ اَتھٕ تِلٕے لاگُن کِنہٕ مِشیٖن تِلہٕ آ ٹھیٖک چھُ اَدٕ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ کٔژ کٔژ تولہٕ چھِ ترٛاوُن تِمَن حظ آ اَہَن حظ ترٛےٚ ژور تولہٕ ترٛےٚ تولہٕ گژھٮ۪کھ ٹھیٖک کیٚنٛہہ چھُنہٕ آ اَتھ چھِ گژھان اَز حظ تولَس چھِ گژھان اَز ریٹ زٕ ساس پَتہٕ وُچھِو تُہۍ پانَے کٔژ تولہٕ آسن لاگٕنۍ ڈِزایِن تہِ چھِ مےٚ ییٚتہِ واریاہ ییٚتہِ چھِ واریاہ ڈِزایِن مےٚ اگر پَنٕنہِ پَسنٛدِ ہُنٛد تہِ کانٛہہ ڈِزایِن تہِ آسہِ سُہ تہِ أنۍزیٚو سۭتۍ تُہۍ سَمکھیٚزیٚو مےٚ پَگاہ ییٖزیٚو تُہۍ ڈیریکٹ میٛٲنِس دُکانَس پٮ۪ٹھ آ آ پُلوامے چھُ مےٚ دُکان أتۍتھٕے آر ایٚنڈ بِی یَسس اَپوزٹٕے آ تُہۍ أنۍزیٚو بٔچی یِہَے تٔمِس دیٖزیٚو یِہَے فون نمبر نا تُہۍ کٔرۍزیٚو مےٚ واٹٕس ایپ تہٕ بہٕ سَمکھو تۄہہِ دُکانَس پٮ۪ٹھ ڈایریکٹہٕ اَکھ أنۍزیٚو فٮ۪رَن تہِ سۭتۍ تہٕ بیٚیہِ وُچھِو پَتہٕ پانَے پَسنٛد ڈِزایِن کُس کٔرِو تہٕ کیٚنٛہہ چھُنہٕ پَرواے خانٛدرَس کوٗتاہ ٹایِم چھُو وۅنۍ آ ٹھیٖک تیٛوٗت کَال گژھٮ۪ن تَیار کیٚنٛہہ چھُنہٕ پَرواے آ کیٚنٛہہ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ اَصٕل اَصٕل اِنشاء اللہ آسہِ اَصٕل اِنشاء اللہ آسہِ اَصٕلے کیٛاہ اَدٕ ٹھیٖک چھُ بہٕ دِمہٕ تٔمِس اَصٕل ڈِزایِن أزۍکہِ فیشنُک کیٚنٛہہ چھُنہٕ پَرواے حظ اَچھا چلو اَدٕ کیٚنٛہہ چھُنہٕ آچھا چلو اَچھا چلو بِہِو خۅدایَس حول آچھا سلامُ علیکُم